اَگر أسۍ ہِندوستانٕچ کَتھ کَرو ییٚتہِ چھُ مےٚ باسان اکھ مطلب سِٹیٹ سُہ گٔیے کَشمیٖر یُس واریاہ زیادٕ خوٗبصوٗرت چھُ تہٕ مےٚ باسان پرٮ۪تھ کٲنسہِ لوٗکن پَزِ کَشمیٖر یُن تِکیازِ اکھ ییٚتہِ چھُ اکھ ماحول یُس ہِندوستان کٮ۪ن باقٮ۪ن سِٹیٹن منٛز چھُ نہٕ وُچھنہٕ یِوان کِہینۍ کَشمیٖر چھُ واریاہ زیادٕ خوٗبصوٗرت جاے تہٕ ییٚتُکۍ ماحول تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت ییٚتہِ چھِ واریاہ زیادٕ اَصٕل آبہٕ شار کۄہ کُلۍ سٲری چھِ خوٗبصوٗرت کَشمیٖرَس منٛز تہِ چھُ واریاہ جایہِ یور اِنسان ہیٚکہٕ گٔژھِتھ گُلمَرٕگ پہلگام نِشات شالہٕ مور یا ڈل لیک تہِ ہیٚکہِ گٔژھِتھ یِتھے کٔنۍ چھُ بیٚیہِ تہِ کیٚنٛہہ جایہِ کوپوارا ڈِسٹرکس منٛز چھُ بنگس یِوان یُس واریاہ زیادٕ خوٗبصوٗرت چھُ تہٕ تور تہِ ہیٚکہِ اِنسان گٔژھِتھ یٔتۍ جاے چھُ کَشمیٖرس منٛز چھُ اَمہِ کھۄتہٕ تہِ باقٕے جایہِ یِم واریاہ زیادٕ خوٗبصوٗرت چھُ وَندس چھُ ییٚتہِ شیٖن پیٚوان ییٚمہِ کہِ وجہہ سۭتۍ یہِ کَشمیٖر چھُ واریاہ زیادٕ خوٗبصوٗرت باسان